یُس یہِ ہیٚلٕتھ کِیَر سیٚکٹَر چھِ سٲنِس ایریاہَس منٛز وَنہٕ بہٕ تھوڑا چھِ یہِ پَتھٕے پَہمَ ایز کَم مطلب اگر أسۍ یہِ اَتھ کَرو مطلب کَمپیر کَرو أسۍ یہِ بیٚکِس ٹاوُن یا سِٹی کُن کَرو أسۍ یہِ کَمپِیرزَن دِلی سِٹی چھِ کیازِ تور چھِ ٹیٚکنالجی ماڈٲرنایزیشَن تور سُہ چھُ جلدی لَگان پَتہ ییٚتہِ چھِنہٕ اِنسانَس پَتٕہے سُہ چھُ آسان بٮ۪مار تہِ گوٚمُت کیٛاہ ییٚتہِ چھُ یِہوٚے پیٚرٮ۪سٹمالا تھوٚمُت یِمو یاد پیٚرٮ۪سٹمال کھیوٚو ییٚتہِ چھَنہٕ اٮ۪ویرنیٚس چھَنہٕ لُکَن چھَنہٕ وٕنہِ مطلب پَتہ چھَنہٕ یِمَن دٮ۪مٲغی طور پَتہ کینٛہہ کہِ ہے نا یِتھ کٔنۍ ہَہ چھےٚ دٔلیٖل ڈاکٹرٛس ہَہ چھِ گَژھُن یا شیٚیہِ ریٚتھِ سا چھِ آسان کَرُن باڈی چَک اَپ اَکھ چھِ آسان ضٔروٗری کَرُن یِم چیٖز چھِ یہِ اٮ۪ویرنٮ۪س چھَنہٕ وٕنہِ ییٚتہِ کینٛہہ یہِ چھِ وارٕ وارٕ وارٕ وارٕ گژھان اَلبَتہ یِم یہِ ٹاوُن چھِ اور چھِ آسان بیٚیہِ سیٚودُے کَتھاہ سِٹیٖز بَجہِ بَجہِ سیٖٹیٖز چھِ اور چھِ آسان یِم پٔرۍمٕتۍ لیٚکھمٕتۍ یِمَن چھِ آسان پَتہ مطلب کِتھ کٔنۍ کیٛاہ چھِ باقٕے چیٖز چھِ اِنٹِمیٹ چھِ اِنٹِمیٹ ہیٚلتھ کِیَر چھِ باقٕے چیٖز چھِ ییٚتہِ ٹیبو اَکھ چھِ